ساروی کھۄتہٕ أہم چیٖز یُس اَکھ گِنٛدَن وول سُپوٹٕس پٔرسَن چھُ فیس کَران سٲنِس سماجَس منٛز سٲنِس ایریا ہَس منٛز سُہ گوٚو گۄڈنیُکُے چھُ أمِس آسان غریٖبی پونٛسہٕ چھُنہٕ أمِس ایٚولیبٕل آسان کینٛہہ گوٚو گِنٛدنہٕ خٲطرٕ چھُ أمِس پونٛسہٕ ضروٗری بیٚیہِ چھِ ساروی کھۄتہٕ بوٚڑ بار چیٖز یُس تٔمِس چھُ آسان ضروٗرَت سُہ گوٚو پرٛاپَر ڈایِٹ یُس نہٕ تٔمِس مِلان چھُ کینٛہہ تہٕ بیٚیہِ چھُ سٲنِس ایریا ہَس منٛز ساروی کھۄتہٕ بوٚڑ بار چیٖز تہٕ گرٛاوُنٛڈ وریٛوُنٛڈ چھُس نہٕ برابر پرٛاپَر مِلان کینٛہہ